اوٚبویٚسلی ایٚمہِ سۭتۍ چھِ سِٹٮ۪مپٕز کولیکٹ کَرنہٕ سۭتۍ چھِ ماٹِویشن مِلان اِنَسپایر أسۍ چھِ گژھان اَمہِ سۭتۍ چھِ سیٚنٹِشٹَن ہٕنٛدۍ ہٕنٛدۍ مطلب اِنَسپایَر چھِ گژھان سٮ۪نٹِشٹ ہنٛد پِکچَر وٕچھِتھ باقٕے کوٚیِنَن پٮ۪ٹھ وٕچھِتھ کینٛہہ